اَسلامُ عَلیکُم اَہَن حظ اَسہِ کٔریٛاو فون تُہۍ چھِوا ییٚتہِ ہیٖنا بوٗٹیک پیٚٹھ

اَسہِ حظ ٲسۍ یِم سوٗٹ بَناوٕنۍ اَسہِ چھُ خانٛدر اَسہِ ٲسۍ سوٗٹ بَناوٕنۍ مَہرنہِ خٲطرٕ تہِ ٲسۍ بَناوٕنۍ بیٚیہِ ٲسۍ گَرٕ کین خٲطرٕ تہِ بَناوٕنۍ اَسہِ ؤنۍتَو حظ یہِ لوکل سوٗٹس کیٛاہ چھُ گژھان ویٚڈِنٛگ سوٗٹس کیٛاہ گژھِ پاکِستٲنی سوٗٹن کیٛاہ گژھِ بیٚیہِ کٕم کٕم ڈیزاین چھِو تُہۍ بَناوان حظ اَسہِ چھِ بَناوٕنۍ لگ بھگ پٍنٛژٕہ ترٕٛہ تام یِم گژھَن حظ اَسہِ آسٕنۍ تُرٛوُہ ژوٚوُہ اکتوٗبر چھُ اَسہِ خانٛدر حظ گَرِکین چھِ اَسہِ تیار گَرِکین چھِ اَسہِ آہَن حظ یِم گژھَن آسٕنۍ ریٚڈی گَرِکین خٲطرٕ چھُ بناوٕنۍ لوکلٕے زیادٕ مگر مَہرینہِ خٲطرٕ گژھَن آسٕنۍ ڈیزایَن اَسہِ ؤنۍتَو کیٛاہ کیٛاہ ڈیٚزایَن چھِوٕ تۅہہِ گۅڈٕ بَناوان تہٕ کتھ کَتھ رینٛجس منٛز گژھَن کوٗتاہ گژھَس سِلٲے اَہَن حظ آ اچھا یِم وۅنۍ یِم چھِ گۅڈٕ لاینِگ سوٗٹ اَسہِ چھِ یِم پرلل تہِ بَناوٕنۍ بیٚیہِ چھِ بَناوٕنۍ یِم پأکِستٲنی لیلا ٹایپ چھِ بَناوٕنۍ پُِلازوٗ چھُ بَناوٕنۍ لاینِگ سوٗٹس کوٗتاہ چھُ گژھان یہِ اَدٕ حظ ٹھیٖک چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ تیلہِ تُہۍ کر کر چھِوٕ آسان اَتہِ کِنہٕ دۅہے بہٕ آتھوارِ دۅہ تہِ چِھوا آسان تیٚلہِ کر یِمو أسۍ تہٕ أتی کرو أسۍ کتھ تہٕ أتی وَنہو أسۍ کیٛاہ کیٛاہ ڈیزایَن چھُ بیٚیہِ تُلِو تُہۍ میٚجرمینٛٹ تہِ تہٕ

اَتہِ بَنَن نا سٲری ڈیٚزایَن تَمیُک مَسلہٕ چھُنہٕ کِہیٖنٛۍ سٲری ڈیٚزایَن اَدٕ حظ اَدٕ حظ ٹھیٖک چھُ تیلہِ یِم ہو أسی بیٚیِس ہَفتس منٛز تہٕ مگر ٹایِم یِم گژھَن اَسہِ ٹایمس پیٚٹھ آسٕنۍ تیار تہٕ أتی کرو پَتہٕ کَتھ سیٚود حظ اَدٕ حظ تُلِو بِہِو خدایس